السَلامُ علیکُم آ یِم پَردٕ اَسہِ تۄہہِ نِش نِیو یِم ٲسۍ اَصٕل یِمَن ٲسۍ کٲم تہِ اَصٕل بیٚیہِ ٲسۍ یِم سَجان تہِ اَصٕل یِمَنَے ؤتھۍ نہٕ کَلَر نہ درٛاوُکھ رَنٛگ نہ درٛاوُکھ بیٚیہِ یہِ فیٚت تہِ ؤتھِکھ نہٕ کِہیٖنۍ یِم ٲسۍ اَصٕل پَردٕ